ہیٚلو اَسلامُ علیکُم ٹھیٖک چھُو سٲری چھِوا ٹھیٖک اَصٕل ہیٚلو ہیٚلو تُہۍ ؤنۍتو مےٚ

تُہۍ کتہِ حظ روزان تُہۍ کیٛاہ حظ کٲم کَران کتہِ حظ

کَتہِ حظ چھُ لاگان اَتی حظ کھِرمے اَچھا کیٛاہ ڈِزاین چھُو حظ کیٛاہ ڈِزایِن چھُواَتہِ دوٚپمَے ڈِزایِن کیٛاہ کیٛاہ چھُو اَتی حظ کھِرمے حظ کوٗتاہ کال چھُو لگن پھِرنَس اَچھا تُہۍ چھُو حظ ییٚتھی دُکانَس پٮ۪ٹھٕے کِنہٕ گرِ چھُو لاگان کِہیٖنۍ نہَ حظ اَسہِ دپیٛاو أسۍ اَنو پھٮ۪رَن زٕ ترٛےٚ اَسہِ دوٚپ تَتھ گژھِ آسُن اَصٕل پَہم ڈِزایِن گژھِ آسُن کِہیٖنٛۍ چھُنہٕ پرواے